ہیٚلو اسلام علیکُم ٹھیٖک چھِو حظ آ ٹھیٖک تۄہہِ اوسوٕ اوترٕ نوٚٹ توٚرمُت مےٚ اوس جاب ضروٗرت بی ٹیٚک اَتہِ چھِ حظ ویکنسی آ اِنٹروِیو پَتہٕ کۭژاہ روزِ سیلری اَدٕ حظ ٹھیٖک چھُ صُبحَس واتہٕ بہٕ تیٚلہِ اَدٕ حظ ٹھیٖک چھُ وۅنۍ یِمہٕ حظ بہٕ صُبحَس اَدٕ حظ ٹھیٖک